اسہِ پَزَن دارِ تہٕ دَرواز یَلہٕ تھاوٕنۍ وٮ۪نٹلیشَن خٲطرٕ اسہِ پَزِ نہٕ کانٛہہ تہِ دَزوُن چیٖز گیسَس کُن نیُن کیٚنٛہہ اسہِ پَزن تِم پَلَو لاگٕنۍ یِم نہٕ نار آسَن رَٹَن کیٚنٛہہ اسہِ پزِ نہٕ کٕہٕنۍ تہِ چیٖز گیسَس پٮ۪ٹھ تھاوُن یوٚتام نہٕ أسۍ پانہٕ تَتہِ نَس بِہِتھ آسَو یا نظر آسو تھاوَن اَسہِ پَزِ گیس مٕٹ ہَر ہَمیشہٕ تَتھ جایہِ پٮ۪ٹھ تھاوٕنۍ ییٚتہِ نَس سُہ آرام سان أسۍ اَنٛدَر نٮ۪بَر ہیٚکَو کٔرِتھ